آوا مےٚ چھِ تَگان میوٗزِک اِنَسٹرٛوٗمٮ۪نٛٹ وایُن یَتھ منٛز بہٕ گِٹار چھُس وایان مےٚ چھُ گِٹار وایُن گژھان خوش بیٚیہِ چھُس بہٕ اِنٛڈیہُک اٮ۪نتھَم تَگان مےٚ ایٖزلی